یاور صٲب تُہۍ ؤنتو عید الاضحیٰ ہس پٮ۪ٹھ ؤنتو تُہۍ کینٛہہ کتھہٕ جوراہ تہٕ یہِ کوٗتاہ خاص چھُ أکِس مسلمان سٕنٛدۍ خٲطرٕ تۄہہ چھو پتہ عید اللاضحیٰ چھُ ذی الحج کٮ۪ن دٔہن دۄہن منٛز لاسٹہٕ کٮ۪ن یُس بٔہم رٮ۪تھ چھُ یِوان اسلٲمی کیلنڈرس منٛز مجراہ ذی الحج اتھ منٛز چھُ حج تہِ یِوان کرنہٕ یہِ عید الضحیٰ چھُ سۄ عید یتھ پٮ۪ٹھ مسلمان قۄربٲنی چھُ پیش کران یا قۄربٲنی چھُ ادا کران سوٚنتہِ حضرت ابراہیم خلیل اللہ علیہ الصلوۃ والسلام اتھ پٮ۪ٹھ چھُ انسان کران مان ژٕ یہے قۄربٲنی پیش امہِ نیتہٕ کہِ تاکہِ اللہ تعالیٰ گژھہِ گوٚژھ رٲضۍ گژھُن یہِ چھِ بٔڑ عید بٔڑ عید چھِ امہِ موٗجوٗب اتھ منٛز چھُ مسلمان اکھ مسلمان بیٚیِس مسلمان ہمساے چھُ ہمسایس سۭتۍ یہِ ماز واز اور یور بٲگراوان امہِ سۭتۍ چھُ ماے محبت پٲدٕ گژھان یہِ چھِ بٔڑ عید امہِ موٗجوٗب انسان اتھ منٛز چھُ قۄربٲنی پیش کران اتھ منٛز چھُ اللہ تعالیٰ را رٲضی گژھن أکِس بنٛدس پٮ۪ٹھ ژےٚ ہسا کوٚرُتھ یہِ مےٚ ژےٚ ووٚنے یہِ مےٚ ژےٚ فرمان تھوٚوٕے مےٚ پنُن سُہ ہسا اوٚنتھ ژےٚ انجام